ییٚتھۍ اَپریل رٮ۪تس منز ہسا چھِ أسۍ یہِ دانیُک زٔمیٖن سمبالَان اَمیُک یہِ تھٔجوان سَمبالان تہٕ پَتہٕ ہسا چھِس آب تھاوان تَمہِ پتہٕ ہسا چھِس بیول تراوان تتھ ہسا چھُ تھل کھسان تھل کھسنہٕ پَتہٕ ہسا چھِ اَتھ تہِ دیکھ بال کران یہِ مہ دَزِ وَزِ تاپہٕ سۭتۍ اَتھ تہِ ہسا چھِ تیوٗتاہ برابر آب تھاوان تَمہِ پَتہٕ ہسا چھِ أسۍ زٔمیٖن سَمبالَان دانہِ زٔمیٖن یَتھ منٛز ہسا یہِ تھل کرو أسۍ پَتہٕ ہسا چھِ اَتھ ہسا چھِ دانٛد وایان بٔٹھۍ ہسا چھِ سَمبالان وین چھِس تھاوان اَصٕل پٲٹھٮ۪ن کٔرِتھ تَمہِ پَتہٕ ہسا چھِ یہِ سمبٲلِتھ ومبٲلِتھ یہِ تھل کَڑان اَکہِ دۄہ تہٕ بیٚیہِ دۄہ ہسا چھِ پَتہٕ أسۍ مٔہنی اَنان سادن وٲلۍ اَنان پانہٕ تہِ آسان تہٕ کران چھِس اَتھ یہِ سٲرسٕے زٔمیٖنَس تھل پَتہٕ کیٚنٛہہ ٹایمہٕ باد ہسا چھِ أسۍ تھاوان کران اَتھ کٲم اَتھ اَگر اَسہِ کیٚنٛہہ کاش واش آسہِ کیٚنٛہہ کیٚمۍ ویٚمۍ آسیٚس یا اَگر کاش آسیٚس سُہ چھِس اَتھٕ سۭتۍ کڑان یا دِمہٕ ہوس دوا نہ تہٕ اَگر کیٚمۍ کریٖل آسنَکھ تَتھ تہِ دمہ ہو أسۍ دوا تَمہِ پَتہٕ ہسا چھِ اَتھ أسۍ آب تھاوان لٲگِتھ اَصٕل پٲٹھۍ دیکھ بال کران تَمہِ پَتہٕ ہسا چھِ تھوڑا نیوٗلٕے آسان کیٚنٛہہ ٹایمہٕ باد ہسا چھُ پتہٕ یہِ پَپان تہٕ کران چھ اَتھ أسۍ یہِ آب بٛنٛد تَمہِ پَتہٕ ہسا چھِ کٲم کران اَنان چھِ بِہٲرۍ تہٕ تِم ہسا چھِ یہِ دانہِ لونان تہٕ تَمہِ پَتہٕ ہسا چھِ یہِ دانہِ لونان یہِ دانہِ ہسا چھِ أسۍ گۄڈٕنیتھ تھاوان تہٕ تَمہِ پَتہٕ ہسا چھِ أسۍ یہِ دانہِ چھۄمبان دانہِ ساران چھِ گرٕگاسہٕ چھِ تھاوان أتنی پَتہٕ ہسا چھِ یہِ گرِ تراوان یہِ دانہِ تاپس کیٚنٛہہ ٹایم زٕ ترٛےٚ دوہ گٔژِھتھ باد ہسا چھِ یہِ مِشیٖن پٮ۪ٹھ نِوان مِشیٖن پٮ۪ٹھ نِنہٕ پَتہٕ ہسا چھِ یہِ دانہِ مُنان تہٕ کوٚم ہسا چھِس اَلگ کڑان تہٕ تومُل ہسا چھِ لگ کَڑان یہِ کوٚم ہسا چھِ لگان اَسہِ گُپنن تہٕ تومُل ہسا چھُ پانَس لگان اَسہِ کھیٚنَس اَگر تَمہِ پَنٕنہِ پَنٕنہِ خٲطرٕ آسہِ پنٕنہِ خٲطرٕ یا تَمہِ کھۄتہٕ علاوٕ آسہِ سُہ ہسا چھُ پَتہٕ تَمہِ کھۄتہٕ علاوٕ یُس اَسہِ گرِعلاوٕ آسہِ سُہ ہسا چھِ پتہٕ أسۍ کٕنان تہٕ پَتہٕ ہسا چھِ امہِ پتہٕ یہِ بیٚیہِ یہِ زٔمیٖن سَمبالَان تہٕ پَتہٕ ہسا چھِ اَتھ یہِ سمبالَان یِتھٕے پٲٹھٮ۪ن آب واب چھِس نہٕ شیہران کیٚنٛہہ وَایان چھِس دانٛد وانٛد اصل پٲٹھٮ۪ن پتہٕ ہسا چھِ اتھ أسۍ تلہٕ گۄگُل کران یا کرٕ ہوس کٕنٕک یا کرٕ ہوس تِلہٕ گۄگُل برابر نہٕ مارچہٕ کِس رٮ۪تس تانۍ یِتھٕے پٲٹھۍ ییٚلہِ تِلہٕ گۄگُل وِل گۄگُل کھسان چھُ اَصٕل پٲٹھۍ پَتہٕ ہسا چھُ یہِ تِلہٕ گۄگُل چھۄمبان تِلہٕ گۄگُل ہسا چھِ أسۍ گرٕ نِوان پَتہٕ حظ چھِ ڈیرکٕے یا نِموگرٕ یا نِمو مِشیٖن پٮ۪ٹھ تَمہِ پَتہٕ ہسا چھِ یہِ تِلہٕ گۄگُل تہِ کڑان مِشیٖن یا اَتھ ہسا چھُ تیٖل نیران تیٖل ہسا چھُ اَسہِ پَنٕنہِ خٲطرٕ گرِ خٲطر لَگان ضروٗرت تہٕ اَتھ ہسا چھُ یہِ کھٔج پھل نیران سُہ ہسا چھ أسۍ لگان کیٛاہ چھِ اتھ ونان یِمن گُپنن